پٔتمیو ؤریو کھۄتہٕ پیٚیہِ یِمَن ؤرۍ یَن واریاہ فرکھ گورمینٹ کامٮ۪ن منٛز برونٛہہ کالہِ آسنہٕ تیٖژاہ تیزی سان گورمنٹ کامہِ گژھان کینٛہہ ییٖژاہ یِمَن ؤرۍ یَن منٛز گورمٮ۪نٛٹ کامہِ جلدی سان گٔے یِم کیٛازِ گٔے جلدی سان اَتھ پٮ۪ٹھ پیوٚو پَنچایتُک پَنچایتُک اَثر ییٚمہِ ساتہٕ تہِ یِم پنٛچایت ٲے سانٮ۪ن ضِلعن منٛز تہٕ کامہِ گٔے جلدی جلدی بیٚیہِ واژ یِم تمام گامَن تانۍ پرٛٮ۪تھ کانٛہہ کٲم یۄس أکِس گامَس منٛز ضٔروٗرت مَنٛدَن ضٔروٗرت ٲس سۄ آیہِ تِمَن کَرنہٕ چاہے سُہ آب اوس چاہے سُہ پاوَر اوس چاہے سُہ کانٛہہ تہِ محکَمٕچ کٲم ٲس ڈرٛین ٲس یا سکوٗلَس مرمَت ٲس کَرٕنۍ یا سڑکہِ مَرمَت ٲس کَرٕنۍ تِم گٔے واریاہ اَصٕل سان بہٕ چھُس یَتھ گورمینٹَس تہٕ یِمَن ضِلعہٕ کٮ۪ن اَفسَرَن واریاہ شُکُر گُزٲری کَران کہِ پٔتمٮ۪ن ؤرۍ یَن منٛز ٲس نہٕ سانٮ۪ن گامَن منٛز تِم چیٖز واتان کینٛہہ یِم اَسہِ وۄنۍ چھِ واتان چاہے سُہ آب چھُ سڑک چھِ پاور چھُ یا لَکٕٹ مۄکٕٹ ضروٗرت منٛد کٲم چھِ یِمَن ہُنٛد واریاہ شُکُر گُزار چھُس بہٕ